وُہ دَہ ساس پنٛداہ ساس پانٛژھ ہَتھ نَمنَمَتھ ژور لَچھ پانٛژھ ساس زٕ ہَتھ تہٕ نَمنَمَتھ ٲٹھ لَچھ پانٛژھ ساس تہٕ نَو لَچھ نَو ساس نَمنَمَتھ